اَگَر أسۍ ٹیٚکنالجی ہٕنٛز کتھ کرو امِچ لٔرنِنٛگ چھِ وٕنکِکِس وَقتَس مَنٛز ہر کٲنٛسہِ ضوٚروٗری یہِ چھِ اکھ بیسِک نیٖڈ ونکیٚنَس یِتھ کٔنۍ اَسہِ پنن واڈَر یا باقٕے فیٖڈ چھِ لَگان نیٖڈ آسان تِتھے کٔنۍ چھِ یہِ کیازِ امہِ بَغٲر ٹیٚکنالجی بَغٲر چھُنہٕ ونکیٚس اِنسانَس کانٛہہ تیوتاہ ایٚڈوانٕس ویٚلیوبلی یوٗتاہ نہٕ تٔمِس ٹیٚکنالجی آسہِ أکِس کَمپٔنی مَنٛز یا أکِس اِنڈَسٹری مَنٛز یَپٲر تہِ أسۍ گَژھو یوٚتام نہٕ ٹیٚکنالجی تَتہِ آسہِ توٚتام کَرِ نہٕ اِنسان تیوتاہ مِشیٖن مین پاوَر چھنہٕ تیوتاہ کَران ونکیٚس کٲم یوتاہ اَسہِ ٹیٚکنالجی چھِ آسان ٹیٚکنالجی سۭتۍ چھِ ونکیٚس بَڑان اَسہِ کٲم مَثَلاً اگر أسۍ سکولچ کتھ کرو سکولَس مَنٛز چھِ تِم تِم ٹیٚکنالجیٖز یا اگر أسۍ کالجَن مَنٛز کتھ کرو اِوٕن مےٚ چھِ پانہ تہِ وٕچھمٕژ واریاہ ٹیٚکنالجی چھِ آسان یمہِ سۭتۍ مین پاوَر واریاہ کم چھُ گَژھان یوٗز تتن چھِ أسۍ ٹایم کَنزیوم تہِ واریاہ لیٚس گَژھان اَسہِ چھِ بَچان تتھ واریاہ رِسورسِز تہِ چھِ بَچان بیٚیہِ چھِ امہِ سۭتۍ اَسہِ ایٚفشَنسی نیران کامہِ ہٕنٛز واریاہ جلدی بہٕ چھُس وَنان یِم ایٚپلِکیشَن یۄس امِچ ٹیٚکنالجی چھ یہِ گَژھِ ہر کُنہ جایہِ روزٕنۍ ونٛکیٚس ایٚولیبٕل یمہِ سۭتۍ ونٛکیٚس ہر کانٛہہ عام ناگرِک فٲدٕ تُلہِ امیُک کیاز امِچ بیسِک یۄس سِٹڈی یۄس چھِ یہِ چھِ ہر کٲنٛسہِ ضروٗری امِچ پَرٕنۍ کیاز یوٚتانۍ نہٕ أسۍ ٹیٚکنالجی ونٛکیٚس رِسیٚرچ کرو یا پَرو اسہِ چھُ توٚتام ہیٚومَن سکِل چھُنہٕ توٚتام مُجراہٕے کانٛہہ یوٚتام نہٕ أسۍ وٕچھو یِم چینٛج چھِ ضروٗری اِنسانَس کہِ أمۍ سُنٛد یہِ سکل چھ أمس چھ ٹیٚکنِکَل سکل تہِ ڈیولَپ گَژھان یا أمس چھِ اُوَر آل سکل تہِ بَڑان امہِ سۭتۍ ٹیٚکنالجی سۭتۍ بیٚیہِ چھِ ہیٚکان یہِ یۄس پوٗرٕ وٲلڑَس سۭتۍ کَمپِٹشَنَس مَنٛز روٗزِتھ نَتہٕ چھُ ہیٚومَن ویٚلِو زیٖرو پٔرسنٹ اَگَرے أمس ٹیٚکنالجی مَنٛز نالیج آسہِ یِم چیٖز گَژھن آسٕنۍ اِنسانَس نالیج چھِ واریاہ ضروٗری مگر ٹیٚکنالجی سۭتۍ سۭتۍ چھ اِنسانَس پَکُن تیٚلہِ چھُ اِنسانَس ویٚلِو تہِ بَڑان بیٚیہِ چھِ أمۍ سٕنٛز کامہِ ہٕنٛز تہِ نیران ہر کٲنٛسہِ چھِ ونٛکیٚس اَسہِ پرووایڈ کَران ییٚکیاہ چھ گارمیٚنٹ ییٖتیاہ اِنِشیٹِو کَران ٹیٚکنالجی پرووایڈ کَران ونٛکیٚس چھ آٹِفِشل اِنٹیٚلِجَنس یا باقٕے چیٖز چھِ آسان ٹیٚکنالجیَس مَنٛز لایک ونٛکیٚس چھِ آسان میٚشیٖنٔری یا ڈِیاڈُوٕچ کٲم چھِ آسان یا ریٖسنٹلی گوٚو چَندرِیان تھری لانٛچ تمہِ سۭتۍ تہِ یۄس ٹیٚکنالجی چھِ یِوان مَطلَب اَسہِ یِیہِ ہیلن تھیٖٹا ژھانٛڑنہٕ یا باقٕے ایٚلمیٚنٹ یِن اَسہِ تَتہِ ژھانٛڑنہِ یمہِ سۭتۍ اَسہِ پَنُن رِسیٚرچَس مَنٛز ہیٚکو أسۍ فٲیِدٕ تُلِتھ